وَعلیکم السَلام اَلسَلام علیکم اہن حظ آ اہن حظ آ اہن حظ آ اہن حظ آ ییٚتہِ حظ چھِ وارِیاہ جایہِ فیمس گُلمرگ حظ چھِ حظ سۄنہٕ مرگ چھِ اہن حط بیٚیہِ حظ چھِ ییٚتی دۄدھ پتھٕرۍ وۄدھ پٔتھٕرۍ اہن حظ آ

ہے اصٕل پٲٹھۍ حظ فیملی حظ حظ تۄہہِ یورے سٲلِم

ٲٹھن دۄہن حظ گَژھہِ کَم سے کَم تُہۍ چھُو حظ فیملی ہیٚتھ کٔژ نَفر حظ تیٚلہِ چھا حظ میٚتہِ روزُن تۄہے سۭتۍ پانٛژن دۄہن ٹھیٖک حظ چھُ رۄپیس پٕنٛژٕہ ساس تانۍ حظ گَژھَن یِمن دۄہن اہن حظ سٲلِم حظ ٲں گٲڑۍ کمرٕ وَمرٕ سُہ حظ دِمہٕ بہٕ پانَے اہن حظ سُہ چھِ سوٗن بلکل حظ سٲلِم سوٗن نَہ حظ اسہِ چھَنہٕ جادٕ کِہیٖنۍ تہٕ ؤنۍ تو تۄہہِ کر چھُو پٕلان فٔرسٹَس پٮ۪ٹھ حظ چَلو ٹھیٖک حظ چھُ تُہۍ حظ کٔرزیٚو مےٚ تیٚلہِ ولہٕ حظ ٹھیٖک حظ چھُ